بہٕ چھُس زامُت پأنٛژ مارٕچ کُنوُہ شیٚتھ سَتہٕ نمتس منٛز سکوٗل چھُس بہٕ گوٚمت ژور اپریل زٕ ساس تہٕ زٕہَس منٛز تَمہِ پَتہٕ چھِ مےٚ کٔرمٕژ کٲم ٹینتھُک ایکزام چھُ مےٚ زٕ ساس تہٕ کٔہَس منٛز کوٚرمت پاس پَتہٕ گٔیہِ پہلگام أسۍ گۅڈنِکہٕ لَٹہِ زٕ ساس تہٕ شُرہَس منٛز تہٕ اَمہِ پَتہٕ چھُس بہٕ گوٚمت کٲم دِلہِ زٕ ساس شُراہ میی